أسۍ چھِ پَلَو چَھلان صابنہِ گۅڈٕ چھِ أسۍ آب اَنان تٔتھۍ منٛز چھِ صابَن ترٛاوان تہٕ کَران چھِ سوکھ وَزٕناوان چھِ تَتھ منٛز تھاوان چھِ پَہرَس کھنٛڈَس دِوان چھِکھ مُرَن پَتہٕ چھِ بیٚیہِ تَتھ آبَس منٛز أسۍ تِم پَلَو بیٚیہِ آبَس منٛز بیٚیہِ بیٚیہِ آب تَرٛاوان تہٕ چَھلان چھِکھ چھۅکھ چھِکھ کَڈان تِمن پَلوَن تہٕ بیٚیہِ چھِ أسۍ ڈِفرَنٛٹ آ مُختَلِف یِمَن آ وِیٚدر چھِ آسان موسَم چِھ آسان کَنٛڈِشَن یِم ہۄکھناوان چاہِے تاپھ چھِ أسۍ دِوان پَلوَن یا چھِ أسۍ ییٚمہِ ساتہٕ آسہِ ہوا چھِ آسان تَمہِ ساتہٕ چھِ أسۍ پَلَو ہؠکان أسۍ نؠبَر تھٲوِتھ ییٚمہِ سٟتۍ یِم ہۄکھان چھِ أسی چھِ یہِ یقیٖن دِلاوان زِ أسۍ چھِنہٕ مَطلَب آب أسۍ چھِنہٕ مَطلَب آب کَم ہو ضایہِ چھِنہٕ کَران کیٚنٛہہ ییٚمہِ ساتہٕ أسۍ بَرٛش چھِ کَران ییٚمہِ ساتہٕ أسۍ دَنٛدَن بَرٛش چھِ کران تَمہِ ساتہٕ چھِ آبہٕ نَلکہٕ تھاوان بَنٛد آ ییٚمہِ ساتہٕ شیو چھِ کَران تَمہِ ساتہٕ چھِ نَلکہٕ کران بَنٛد ییٚمہِ ساتہٕ أسۍ چیٖزِز بیٚیہِ یِم ہَسا ییٚمہِ آبہٕ سٍتۍ أسۍ یِم سَبزِی چھِ چَھلان مؠوٕ چھِ چَھلان سُہ آب چھِ أسۍ تَرٛاوان پَتہٕ گَملہٕ پوشَن بیٚیہِ چھِ أسۍ کَران أسۍ چھِ لیٖک وُچھان کُنہِ پایپہِ ما آسہِ لیٖک ما آسہِ کیٚنٛہہ ما آسہِ سۅ چھِ أسۍ بَنٛد کَران بیٚیہِ چھِ أسۍ کَم آبہٕ بالٹیٖنَس منٛز آب تَرٛاوان أسی چھِنہٕ شاوَر یوٗز کَران کیٚنٛہہ بالٹیٖنَس منٛز آب جَمع تھاوان سُے ژھُنان سُے آب لاگان سرٛان کَرنَس